وعلیکُم اسَلام اسَلام علیکُم اہن حظ ؤنِو حظ اہن حظ حالَس چھُس بہٕ یہِ ہَفتہٕ کھٕنٛڈ آوُر حظ یہِ ہَفتہٕ گٔژھِتھ وٕچھو کیٛاہ فٕشٹَس پٮ۪ٹھ اہن حظ دٔہمِس پٮ۪ٹھ آسو أسۍ ییٚلہٕ اہن حظ بیٚیہِ کینٛہہ اہن حظ

اہن حظ

گوٚو ٹھیٖک حظ یہِ لٔکٕر حظ أنِو حظ ریڈی میڈٕے مےٚ باسان سۄے گژھِ ٹھیٖک حظ اہن حظ أسۍ حظ چھِ کَران دۄہٲے اہن حظ أسۍ حظ آسان ترٛےٚ ژاٹ سۭتۍ مےٚ پانَس اہن حظ بَتہٕ أسۍ حظ اَنَان بَتہٕ سۭتی حظ ریٹ حظ ٲٹھ شیٚتھ حظ کَران ریٹ نہ حظ أسۍ چھِ اَکھ حظ بَتہٕ اَنَان سۭتۍ بیٚیہِ چھِ اَسہِ کِراے وِراے لَگَان حظ کٲم آسہِ حظ ٹھیٖک حظ اہن حظ

کیٛاہ حظ ییٚتہِ چی گژھِ ٹھیٖک مےٚ باسان اہن حظ ییٚتہِ چی گژھِ ٹھیٖک نہ حظ بَس ڈِٹیلَے حظ بوٗز اَسہِ پوٗرٕ حظ اہن حظ اہن حظ بالکل حظ

ؤلِو حظ کینٛہہ چھِنہٕ دٔہمہِ روٗزِو تُہۍ ریڈی دٔہمہِ وٲتۍ أسۍ حظ اسَلامُ علیکُم تُلِو حظ بِہِو رۄبَس حوال